سٲنِس کَنٹرٛی منٛز ہَسا یِم ہَسا ہاسپِٹَل تہٕ بیٚیہِ ہَسا یِم میڈِکَل سٔروِسٕز چھِ یِم ہَسا چھِنہٕ تیٖتیاہ تہِ اَصٕل کینٛہہ مطلب ٹھیٖک ٹھاک اَکھ اِنسان ہَسا ہیٚکہِ یِم ایٮفٲڈ کٔرِتھ بیٚیہِ ہَسا چھِ یِم پٔتمہِ مطلب پاسٹَس منٛز یوٗتاہ اوس تَمہِ کھۄتہٕ ہَسا چھِ یِم واریاہ اَصٕل میون اٮ۪کٕسپیٖرریَنٕس چھُ کہِ ییٚلہِ ہَسا کووِڈ نایِنٹیٖن اوس ییٚلہِ ہسا کووِڈ نایِٹیٖن ڈِزیٖز ٲس تم تِمَن دۄہَن ہسا ٲس سُہ سانہِ کَنٹری منٛز تیٖتیٛاہ تہِ بیڈ تیٖتیٛاہ تہِ آکسیجَن سِلینڈٲرٕز دٔستِیاب کینٛہہ ییٚمہِ سۭتۍ لُکَن واریاہ مُشکِلات مُشکِلات پیٚیہِ وٕچھِنۍ تہٕ بہٕ ہَسا چھَس یَژھان کہِ میٛٲنِس سٲنِس ایریاہَس منٛز گژھِ اَکھ ڈِسپَنسٔری ہیلٕتھ سنٹَر بیٚیہِ اَکھ ڈاکٹَر اویلیبٕل گژھُن تاکہِ لُکَن گَژھِ سَہَل